کٔشیٖر ہَسا چھِ اکھ وارِیاہ زیادٕ خوٗبصوٗرت جاے اَتہِ ہَسا چھِ اَتِکۍ یُس سرینگرس منٛز یُس ڈل چھُ سُہ ہَسا چھُ وارِیاہ زیادٕ مشہوٗر خوٗبصوٗرت بیٚیہِ اَتِکۍ جنگل ییٚتِکۍ جنگل ییٚتِکۍ دریا یُس ڈل چھُ ییٚتِکۍ باغ باٹنِکٕل گاڈنٕز یِم ہسا چھِ وارِیاہ زیادٕ زیادٕ مشہوٗر خوٗبصوٗرت اَمہِ سۭتۍ ہَسا یِم نٮ۪برِم لٕکھ چھِ یِم ہَسا چھِ یِوان یور تہٕ کَرن چھِ شوٗٹِنٛگ اَتہِ بناوان چھِ فِلمہٕ اَمہِ سۭتۍ ہَسا چھُ وارِیاہ زیادٕ فٲہدٕ مِلان اَمہِ سۭتۍ ہَسا چھِ ییٚتِچ اِکنامی گَژھان بوٗشٹ یُس ہَسا ٹوٗرِزٕم چھُ اَمہِ سۭتۍ ییٚلہِ یِم پکچر چھِ بناوان فِلمہٕ چھُ بناوان باقٕے دُنیِہِکۍ سٲلِم لٕکھ یا ہندوستانٕکۍ باقین سِٹیٖزن ہِنٛد لٕکھ چھِ وٕچھان ییٚتِکۍ یہِ نظار تہٕ تِم ہَسا چھِ گَژھن وارِیاہ خۄش تہٕ یِوان چھِ یور تَمہِ سۭتۍ ہَسا چھِ ییٚتیُک ٹوٗرِزٕم بنُن اصٕل تَمہِ سۭتۍ یِم دُکان دار آسن یا ہوٹلہٕ وٲلۍ آسن تِمن ہَسا چھُ وارِیاہ زیادٕ فٲہدٕ مِلان بیٚیہِ ہسا چھِ اَمہِ ستۍ جابٕز بنان اَمہِ سۭتۍ ہَسا چھِ کیٚنٛہہ لٕکھ چھِ یا یِم گایِڈ چھِ آسان یِمن ہَسا چھُ گایِڈ ہَسا چھِ مِلان تِمن تہِ ہَسا چھُ روزگار مِلان یِم گایِڈ آسن یا ڈِزینٲرٕس آسن یِمازا یا آٹِسٹٕس آسن یا ٹٮ۪کنیٖشنٕز چھِ آسن یِامن ہَسا چھُ پنُن روزگار مِلان بیٚیہِ ہَسا چھِ گاڑِ والٮ۪ن تہِ اصٕل کٲم چھِ روزان لگ بگ سٲلِمن اصٕل اَمہِ سۭتۍ ہَسا چھُ وارِیاہ فٲیدٕ مِلان بیٚیہِ ہَسا چھُ لوکل بِزنِس یُس چھُ ییٚتہِ ڈوٚنۍ چھِ یا نِوِس نٮ۪برِم چھِ یِوان یور تَمہِ سۭتۍ ہسا چھُ ییٚتہِ یِم ڈوٚنۍ چھِ آسن سُہ چھُ ڈوٚنۍ یُس ڈوٚنۍ باپار آسہِ کَران تٔمِس تہِ چھُ یِون فٲہدٕ یا ژوٗنٹۍ چھِ آسن ژوٗنٹۍ باپار کَرن تٔمِس تہِ چھُ یِون فٲہدٕ یا یُس ہَسا زیُر ویُر چھِ ییٚتہِ بنٛن تٔمِس تہِ ہَسا چھُ تٔمِس زِرِ وٲلِس تہِ ہَسا چھُ فٲہدٕ مِلان تہٕ سُہ تہِ ہَسا چھُ یہِ باپار کَرن خوشی خوشی تہٕ پونٛسہٕ چھِ زٮ۪نان اصٕل پنٕنۍ پونٛسہٕ چھُ زٮ۪نان اَمہِ سۭتۍ ہَسا چھُ مختلف طبہٕ قٕکٮ۪ن لٕکن ہَسا چھُ اَمہِ سۭتۍ روزگار مِلان یِتھ کٔنۍ یِم گٮ۪ون وٲلۍ آسن یاسارٔنٛگ وارٔنٛگ آسن واین تِمن تہِ ہَسا چھُ روزگار مِلان تِمن تہِ چھُ پنُن کامہِ دۄہ پکن بیٚیہِ چھِ پنٕنۍ سِکِلٕز ہٮ۪کن تِم ہٲیِتھ یا نوٚٹ چھُ واین یا کانٛہہ چھُ نَژن باقٕے کامہِ چھِ کَرن اتھ منٛز ہَسا چھُ تِمن تہِ وارِیاہ فٲہدٕ آسان اتھ منٛز ہَسا چھُ سٲلِمن لگ بگ یِم تہِ اتھ منٛز کٲم کَرن تِمن ہَسا چھُ فٲہدٕ مٮ۪لن اکھ اَکوٕے پاٹ ٲستن تتھ منٛز تِہُنٛد تٔمِس تہِ ہَسا چھِ پنٕنۍ اصٕل پونٛسہٕ مٮ۪لن بیٚیہِ ہَسا چھِ یِمو فِلمو سۭتۍ ہَسا چھُ ییٚتیُک کٔشیٖرِ ہُنٛد کلچر گَژھان پرٮ۪موٹ ییٚتہِ پورٕ دُنیا چھُ وٕچھان ییٚتِچہٕ فِلمہٕ کَمہِ آیہِ چھِ آسان میوٗزِک کیُتھ چھُ آسان ییٚتِیُک ہُس ہَسا بناونہٕ چھُ یِوان کٲشرِأتھۍ فِلمہِ منٛز یُس کٲشُر میوٗزِک چھُ آسان بٲتھ چھِ آسان یہِ سا چھُ پورٕ دُنیاہس منٛز یِوان وٕچھنہٕ بیٚیہِ ییٚتیُک کلچرل ہیٚرِٹیج کیٛاہ چھُ سُہ سا چھُ پورٕ دُنیاہس منٛز یِوان وٕچھنہٕ یہِ ہسا چھُ اَسہِ مدد دِوان کہِ پنُن کلچر چھِنۍ أسۍ بَچاوان یہِ ٲسِن أسۍ پِرزٲرٕو کران اگر ہَسا فِلم چھِ بنامٕژ وَنہِ اگر کانٛہہ چیٖز چھُ تتھ منٛز یُس پانٛژو دۄہو یا وُہو ؤریو پتہٕ ختم چھُ گوٚمُت سُہ چھُ اٮ۪کٕسٹِنٛگٹ گوٚمُت پتہٕ ییٚلہِ اَسہِ یہِ فلِم چھِ وٕچھن یہِ چھُ روزان رِکاڈ سُہ کلچر ہَسا چھُ یِتھ کٔنۍ آزِ چھِ أسۍ وٕچھان تِم پرٲنۍ پٲٹھۍ ٲسۍ تِم بٕجہِ آس پرون برونٹھ دَجہِ دِوان کَلس پٔتۍ کِنۍ کِنن ٲسِس کَران گنٛڈ آز چھُنہٕ سُہ کیٚنٛہہ مگر سُہ چھِ أسۍ وٕچھان تِمن فلِمن وِلمن پٮ۪ٹھ چھِ اَسہِ تہٕ باسان نَے سون کلچر چھُ یِتھ کٔنۍ اوسمُت بیٚیہِ ہَسا چھِ اَمہِ سۭتۍ یِم اَپرچُنِٹیٖز چھِ یِم ہَسا ییٚتہِ کٮ۪ن سِکِل فُل لٕکن چھِ آسان یِم ہَسا اٮ۪کٹنٛگ منٛز یِم اصٕل چھِ آسان تِہنٛدِ خٲطرٕ ہَسا چھِ یِم اصٕل اٮ۪پارچُنِٹی آسان بیٚیہِ ہَسا چھِ اَمہِ سۭتۍ لُکھ گَژھن یکجوت یکجوت ہَسا چھِ لُکن آسان